پریویٹ اِنڈَسٹری چھِ تِمَن مَنٛز چھ کَران أکہ جاب اَگَر أسۍ ییٚتہِ وٕچھو ڈِسٹرک بانڈی پوراہَس مَنٛز ییٚتہِ چھُ مَطلَب گۄڈٕنیٚتھ چھِ ییٚتہِ کَران اَگَرے چھ کٲنٛسہِ گاڈٕ فارَم سُہ تہِ چھُ پریویٹ جابَس مَنٛز یِوان پریویٹ جابَس مَنٛز تہٕ تَتھ مَنٛز چھ واریاہ زیادٕ کَران ییٚتہِ پریویٹ جاب نوکری کَران ڈِسٹرک بانڈی پوراہَس مَنٛز ییٚتہِ چھِ زیادٕ واریاہ زیادٕ فارَم گاڈٕ فارَم چھِ ییٚتہِ تِمَن مَنٛز چھ واریاہ زیادٕ مُلٲزِم پریویٹ مُلٲزِم